اَسلامُ عَلیکُم ٹھیٖک چھِو حظ أسۍ حظ چھِ شافیا کُپوارا پیٚٹھ تُہۍ چھِو حظ عمر میٚڈِکیٹ فرٛام کُپوارا سَر أسۍ حظ اوس دَوا نیُن تۅہہِ نِش چھا حظ ایٚویلیبٕل کٔژ وِلٹن زیٖرو پۅایِنٛٹ فور پرسٹٕمال پین کِلر کِڈٕنی دَوا چھےٚ حظ تۅہہِ نِش ایٚویلیبٕل یہِ دَوا ہیٚکہِ حظ تۅہہِ نِش ایٚویلیبٕل ٲسِتھ اَسہِ حظ چھُ ضروٗرت یہِ دَوا أسۍ کَر حظ یِمو اور تُہۍ کَمہِ کَمہِ ٹایمہٕ حظ چھِو آسان اَتہِ شاپَس پیٚٚٹھ کیٛاہ حظ اَسہِ حظ چھُ وِل گامہٕ پیٚٹھ

اَہَن حظ فاے جی ٹھیٖک حظ چھُ

ٹھیٖک حظ چھُ اَہَن حظ اَسہِ حظ ؤنِو ویلٹینگ زیٖروٗ پۅایِنٛٹ فور پٔرسٹٕمال آ پین کِلر اَہَن حظ پین کِلر ٹیٚبلِٹ ٹیٚبلِٹ اَہَن حظ أسۍحظ یِمو منٛڈے اِنشااللہ تیٚلہِ ٹھیٖک حظ چھُ اَسلامُ عَلیکُم